واریاہ اَصٕل فیٖلِنٛگ چھِ گژھان ییٚلہِ کانٛہہ چھِ ٹرٛیک کَمپٕلیٖٹ کران بہٕ وَنو توہہِ پَنٕنۍ دٔلیٖل بہٕ گٔیَس یُس مےٚ اَکھ ٹرٛیک ساروی کھۄتہٕ اَصٕل یُس یاد گار ٹرٛیک چھِ سُہ کوٚر مےٚ گَنٛگبَل ٹرٛیک گَنٛگبَل اَگر تُہۍ ہیٚرِ وٕچھُو سُہ چھِ نارا ناگ پٮ۪ٹھ کم سے کم ساڑٕ پانٛژھ شےٚ گھنٛٹہٕ چھِ لَگان پایدَل تَتھ کرٛیکَس اِن بِٹویٖن تَتھ ٹرٛیکَن منٛز باگ سُہ یُس ٹرٛیک چھِ تَپٲرۍ چھِ واریاہ ٹَف ٹرٛیک تیوٗتاہ سہل تہِ چھِنہٕ کیٚنہہ کم سے کم شےٚ سَتھ کم سے کم اَگر أسۍ وٕچھو پانٛژھ شےٚ کِلوٗ میٖٹَر چھِ واریاہ ٹَف واریاہ چَڑٲے چھِ تَمہِ پَتہٕ چھِ تھوڑا ہموار گژھان سُہ ٹرٛیک تہٕ مےٚ چھِ واریاہ یہِ اٮ۪نجاے کوٚرمُت یہِ ٹرٛیک نارا ناگ أسۍ گٔے نارا ناگ راتَس بیٖٹھ تَتہِ تہٕ تَتہِ وُچھ واریاہ نٮ۪چرَل بیوٗٹی سیٖن ٲسۍ واریاہ لینڈٕس سٕکَپ سِکیپٕس ٲسۍ واریاہ تَتہِ چھِنہٕ اَکھ شیٖشہِ ہٮ۪رِ اَسہِ پَے آلٹِچوٗڈ ہیوٚر چھِ کھسان تَتہِ چھِنہٕ آسان کُلۍ وُلۍ کیٚنہہ آ کُلۍ وُلۍ چھِنہٕ آسان گرٛاس لینڈٕس چھِ آسان تہٕ اور گرٛاس لینڈ أسۍ گٔے اَسہِ کوٚر واریاہ ٹرٛیکِنٛگ یہِ اٮ۪نجاے تَتہِ آ تَتہِ نارا ناگ یُس چھُ سُہ چھُ بوٚڈ ناگ تَتہِ چھِ فِشِنٛگ تہِ گژھان اَسہِ کٔر فِشِنٛگ تہِ اٮ۪نجاے اَسہِ رٔٹۍ گاڈٕ داہ پَنٛداہ تہٕ رٔٹۍ اَسہِ پَتہٕ کھیوٚو اَسہِ تٔلِتھ مگر واریاہ کوٗل کوٗتاہ تَتھ راتَس مَزٕ اوس سُہ ہوا ٹھنٛڈٕ ہوا پتہٕ صُبحٲے ؤتھۍ أسۍ گٔے گَنٛگہٕ بَل گَنٛگہٕ بَل چھُ یُس ٹرٛیک چھِ نارا ناگ تہٕ گَنٛگہٕ بَل یِم سایڈَس یُس گَنٛگہٕ بَل ٹرٛیک چھُ یُس نارا ناگ سُہ چھُ دٔچھنِس سایڈَس اَگر أسۍ تھوڑا نارا ناگ پٮ۪ٹھ اَسہِ پَنٛداہ کِلوٗ میٖٹَر یہِ پَنٛداہ وُہ مِنٛٹ چھِ لَگان گَنگہٕ بَل ٹرٛیک پہمتھ گنگہٕ بَل تَتہِ تہِ چھُ گاڈ رَٹان اِنسان واریاہ خوٗبصوٗرَت چھِ لیک واریاہ خوٗبصوٗرَت واریاہ ڈیٖپ چھِ لیک اِنسان چھُ کھوژان تَتھ وٕچھنَس سُہ لیکَس تیُتھ مگر واریاہ اَگر تُہۍ وٕچھُو اَپٲرۍ بٔڑۍ بٔڑۍ چھِ تِمَن راکسَن پٮ۪ٹھ اِنسان چھِ وۄتھان فوٹو چھِ تُلان زبردَس فوٹو چھِ وۄتھان گرٛیٖنری چھِ چاروں طرف اچھا یُس یُس آب چھِ تَتھ واریاہ صاف آب چھِ گاڈ چھِ بَجہٕ بَجہٕ گاڈٕ تَتھ منٛز تِم چھِ رَٹان تہٕ اور آیہِ أسۍ اَتھ ٹرٛیک وٕچھِتھ أسۍ ٲسۍ دۄن دۄہَن تَتھ ٹرٛیکَس تَمہِ پَتہٕ آیہِ اَسہِ بوٚن ؤتھۍ أسۍ مطلب مےٚ چھِ ؤنۍ تہٕ بہٕ کیٛاہ وَنَو بہٕ چھُس ؤنۍ تہٕ کُنہِ ساتہٕ سونچان سُہ تَتھ ٹرٛیکَس اَگر بہٕ وٕچھِ کانٛہہ ٹرٛیک کُنہِ جایہِ اَگر بہٕ سونچہِ ٹرٛیک چھِ کَرُن مےٚ چھُ سُہ ٹرٛیک ہمیشہِ یاد روزان